وعلیکُم اسلام اَہن حظ آ سٲلِم کیٚنٛہہ بَنہِ حظ مصالہٕ بٲدیان کِلوٗ گژھِ ژور ہَتھ رۄپیہِ مَرژٕوانٛگَن کِلوٗ تہِ گژھِ ژور ہَتھ سیُن حظ گژھان زَبَردَس زَبَردَس مَزٕ یِوان سِنِس اگر تُہۍ صُبحَس دُکانَس پٮ۪ٹھ یِیِو اَسہِ چھُ تَتہِ تھوٚمُت تُہۍ ہیٚکِو تَتہِ سیمپُل تہِ چیٚک کٔرِتھ تُہۍ ہیٚکِو تٔتی مہٕ سِنِس ترٛٲوِتھ رٔنِتھ تہٕ تٔتی وُچھِتھ گۄڈٕ کیُت چھُ گژھان اَدٕ حظ اَدٕ حظ